ییٚتہِ نَہ سا چھَنہٕ مالنیوٗٹرِش کٔمی کٕہۭنۍ تِکیٛازِ ییٚتہِ چھِ أسۍ لُکَن ہدایت دِوان آنٛگَنواری چھےٚ یِوان ٹاوُن ایریا وٲلۍ چھِ یِوان یِم چھِ کَران مایکہِ پٮ۪ٹھ علان پَنُن اوٚنٛد پوٚکھ تھٲیِو صاف صافہٕ صَفٲیی تھٲیِو سا صاف آب چیٚیِو سا أسۍ ہَسا چھِ چٮ۪وان نَلکہٕ آب تہٕ تَتھ ہَسا چھُ آسان دَوا سۭتۍ سُہ ہَسا چھُ صاف آسان أسۍ نَہ سا چھِنہٕ ڈَلُک آب چٮ۪وان کِہیٖنۍ سُہ ہَسا چھُ ناصاف آسان تَتھ منٛز ہَسا چھِ شُرۍ سرٛان آسان کَران تَتھ منٛز ہَسا چھِ گاڈٕ موٗمژٕ تہِ آسان تہٕ تَتھ منٛز ہَسا چھِ ناپٲکی تہِ آسان کٔرمٕژ اِسلیے سا نَہ چھُنہٕ سُہ قٲبِل چٮ۪نہٕ خٲطرٕ چٮ۪نہٕ وٲنۍ کیٚنٛہہ اِسلیے چھِ لُکَن أسۍ وَنان صافہٕ صَفٲیی تھٲیِو مالنیوٗٹریشَن گژھِ نہٕ روزُن کیٚنٛہہ تہٕ أسۍ ہسا صاف آب چٮ۪وان نَلکہٕ آب چٮ۪وان تہٕ أسۍ ٲسۍ سُہ بَڑٕ اَصٕل اِسلیے پَنُن اوٚنٛد پوٚکھ چھُ صاف تھاوان صفٲیی تھاوان گَندگی چھِنہٕ دِوان گَژھنہٕ ییٚتہِ چھَنہٕ کانٛہہ کمزوٗری اَمہِ قٕسمٕچ یِوان